ہیٚلو اسلام علیکُم آ خۄش پٲٹھی وارٕ پٲٹھی سٲری چھِوا ٹھیٖک آ صحت چھا ٹھیٖک گَرِ چھا سٲری ٹھیٖک آ أسۍ چھِ سٲری ٹھیٖک کٔرتو حُکماہ

آ ؤنِو ؤنِو ؤنۍتو أسۍ چھِ اَز ییٚتہِ أسۍ چھِ ییٚتہِ اَز بیٚیِس جایہِ کَران کٲم نذیٖر احمد نذیٖد اَحمدَس پٮ۪ٹھ کام اَز مَکان بَناوان کیٚنٛہہ پَرواے چھُنہٕ دَہ دۄہ أسۍ چھِ بَناوان بَے أسۍ چھِ بَناوان بَجہِ بَجہِ بِلڈِنٛگہٕ سَرکٲرۍ بِلڈِنٛگہٕ نہَ آوٕرۍ چھِنہٕ أسۍ یِمَن دۅہَن کیٚنٛہہ اَز چھِ أسۍ اَدٕ ییٚتہِ سَپدٲو اَسہِ راتھٕے کٲم بِلڈِنٛگ بَنٲوِتھ تہٕ وۅنۍ چھِ اَسہِ رَٹٕنۍ بیٚیِس جایہِ کٲم تہٕ اگر وۅنۍ تۄہہِ چھُو کامہِ دۄہ زٕ ژور تیٚلہِ یِمو تۄہہِ تہِ آ تۄہہِ کیٛاہ چھُ بَناوُن أسۍ چھِ یَلے وُنہِ زٕ ترٛےٚ دۄہ چھِ اَسہِ فرصَتٕے تۄہہِ کیٛاہ نَتہٕ چھِ اَسہِ رَٹٕنۍ بیٚیِس جایہِ کٲم تۄہہِ کیٛاہ چھُو بَناوُن اَچھا ٹھیکَس پیٚٹھ چھُو تۄہِی بَناوُن کِنہٕ اَمٲنی پٮ۪ٹھ أسۍ چھِو اَمٲنی تہٕ پَکان ٹھیکَس تہِ کَران اَدٕ کیٛاہ ٹھیکٕے چھُ ٹھیکٕے کٲم بہٕ وَسہٕ یہِ کَتہِ چھُ بَناوُن تۄہہِ سٲدٕ کٔدٕل اَچھا اَچھا کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے بہٕ کَرَس میجرمٮ۪نٛٹ ویجرمٮ۪نٛٹ تہٕ پَتہٕ کرو ژےٚ سۭتۍ أتی لفٕظ کۭتیاہ پۅنٛسہٕ کھَس ہٮ۪مہٕ ہوے أسۍ ٹھیکَس مَنٛز نہَ چھِ چاے نہَ چھِ بَتہٕ نہَ دِ کانٛہہ چیٖز لیبر ویبر تہِ چھِ لیبر ویبر تہِ اَنَکھ بہٕ یورے آ آ وارٕ تھٲونو خۄدا سٲری ٹھیٖک بیٚہہ رۅبَس حَوال آ آ ٹھیٖک چھُ بہٕ وَسہٕ ژوٚوُہمہِ تٲریٖخ وَسہٕ بہٕ اَدٕ سا اَدٕ سا بِہِو رۅبَس حَوال